یُس ہَسا یَتھ سکوٗلن منٛز یا گۄڈٕنیٚتھٕے ییٚلہِ لَکٕٹۍ سکوٗل کٕلاس ٲسۍ آسان تَمہِ تَمہِ ساتن تَمہِ پتہٕ ییٚلہِ مےٚ ہسا آو سوشالجی سوشالجی اوس مےٚ اَکھ پنُن اَکھ پسندُک سبجکٹ اوس مےٚ سوشالجی سوشالجی یس منٛز اوس مےٚ اَمہِ کِنۍ اوس مےٚ پسند تَتھ منٛز اوس مےٚ سوسایٹی مُتعلق جانکٲری ملان زِ بِرِ بِرہِمین حِسابن ہٕنٛز سوسایٹی تہٕ أز أزِچ سوسایٹی سوسایٹی کِس گَژھِ آسٕںۍ تہٕ سوسایٹی منٛز کٕم چیٖز گَژھن آسٕنۍ تہٕ سوسایٹی منٛز کِتھ کٔنۍ چھُ کٕم چھِ روزان تہٕ کٕژ کۄس قٕسم سوسایٹی چھِ تہٕ أتھۍ منٛز أتھۍ أتھۍ منٛز ٲسۍ ملان بِرہم ییٚلہِ لُکھ ٲسۍ تِمو کِتھ کٔنۍ وٲتۍ تمو کٕم یِم أنۍ پانس منٛز تبدیٖلی کیٛاہ أنۍ تِمو پانَس وٲتۍ برٛونٛہہ کُن بروۄنٛہہ کُن تہٕ یہِ سوشالجی تھٕروٗ ہَسا میلیو مےٚ اَتھ منٛز وارِیاہ یہِ اوس مطلب ہیٚوچھ مےٚ اَمہِ سۭتۍ وارِیاہ یہِ بنیو مےٚ پَتہٕ اَکھ پنُن اَکھ پسندیٖدہ اَکھ فیورٹ سبجکٹ